ہیٚلو السلام علیکُم یہِ چھا موبایل رِپیرُک شاپ مےٚ اوس فون ٹھیٖک کَرناوُن سُہ گوٚو آبَس منٛز آ آ بیٚیہِ پھُٹ پھُٹ ڈِسپُلے تہِ گھنٛٹہٕ کھنٛڈ گوٚو آ نہَ نہَ گوٚو نہٕ یَلہٕ کیٚنٛہہ مےٚ تہِ کَرے ٹرٛے یَلہٕ کَرنٕچ مگر سُہ گوٚو نہٕ یَلہٕ کِہیٖنٛۍ تہِ نہَ نہَ نہَ نہَ اَتھ چھَنہٕ بیٹری نیٚبر نیران نہَ چارٕج تہِ لَگو نہٕ کِہیٖنٛۍ تہِ

یہِ چھُ وَن پُلَس ناٹ ٹوٗ چھُ یہِ فون آ آ آ اَتھ چھِ سِکریٖن تہِ پھُٹمُت آ آ اَتھ چھُ پھۅکھ آ دوٚپمَو اَتھ چھِ پھۅکھ تہِ کھوٚتمُت آ آ پھۅکھ تہِ کھوٚت اَتھ واریاہ زیادٕ آ اَتھ کوٗتاہ یی لَگہِ وۅنۍ شیرنَس

تتھ ما یی مےٚ نوٚے فون تیٚلہِ وُہَن ساسَن تُہۍ ما حظ چھِ زیادٕ وَنان آ یہِ چھِ وایرَینٹی منٛزٕے وُنہِ آ آ اَتھ چھِ مگر ژورٕے گنٛٹہِ وۅنۍ ویرنٹی ژور گَنٹہٕ چھِ اَتھ آ آ اَدٕ اَتھ کھۄت نا پھۅکھ ؤنکٮ۪ن اَتھ حظ اَتھ لوٚگٕے نہٕ مےٚ چارجر تُہۍ کیٛاہ چھُو ونان چارجَر لوٛگوٕ تۄہہِ مےٚ یوٚرٕے ووٚنوٕ مےٚ اَتھ لوٚگ نہٕ مےٚ چارجَر کِہیٖنٛۍ مےٚ چھا پَتہٕ یہِ آسہِ تۄہہِ پَتہٕ اَتھ کھوٚتمُت نہَ نہَ اَسہِ کَتہِ گٔے پَتہٕ پھۄکھ پھۅکھ چھُ کھوٚتمُت نہَ نہَ تیٛوٗتاہ دِمہو نہِٕ بہٕ دِمہو ساس رۄپیہِ دِمہو بہٕ سٲرۍسٕے ساس رۄپیہِ ساس ساس رۄپیہِ ساس ہے ژٕ کیٛاہ ونکھ کُنی فون کَپٲرۍ کٕنہٕ بہٕ نہَ نہَ تیٚلہِ دِمہو زٕ ساس رۄپیہِ دِمہو بہٕ نہَ دَہ وُہ ساس چھِ گَژھان واریاہ زیادٕ درٛۅگ اَتھ لَگہِ وۅنۍ اَتھ لَگہِ واریاہ لۅکُٹ بورڈ اَتھ کتہِ یِیہِ کاہن ساسَن بورڈ اَدٕ پَتہٕ کوٗتاہ درٛۅگ زَن یَتھ گامَس سُمَتھ چھُ زَن بورڈ لَاگُن اَتھ دُکان کتٮ۪تھ حظ چھُو تۄہہِ ٹھیٖک چھُ تیٚلہِ اَنہٕ بہٕ پتہٕ پہن اَتھ چھِ ژورے گھنٹہٕ وُنہِ ویرنٹی